ییٚلہِ تہِ مےٚ کیٚنٛہہ دُکھ چھُ آسان یا بہٕ چھَس کیٚنہہ ڈِپریس سِٹیٹس منٛز گژھان ایسپیشلی جوٗرنگ ییٚلہِ کیٚںٛہہ اٮ۪کزام یا رِزالٹ چھُ آسان تَمہِ وِزِ چھَس بہٕ سَنان آسمانَس واریاہ زیادٕ پَتہٕ چھس بہٕ آسان تَمہِ وِزین یِہوے نوٹِس کران زِ کہِ یِم تارَک چھِ تہٕ یِم کۭتیاہ دوٗر چھِ مطلب پَتہٕ أسۍ کِتھ کٔنۍ مطلب اَگر یِم زیادٕ دوٗر چھِ یُتھ کَن چھُ آسان بوٗزمُت یِم چھِ واریاہ زیادٕ دوٗر تیٚلہِ کیازِ اَسہِ تِم زیادٕ دوٗرِ یِوان اَتھِ ییٚمہِ سۭتۍ بہٕ أکنُے چھَس گژھان ییٚمہِ سۭتۍ مےٚ واریاہ ٹایم چھُ نیران اَپٲری یِتھۍ کٔنۍ چھِ مےٚ تھوڑا رِلیکزیشن ہِش مِلان بہٕ چھَس واریاہ زیادٕ اَمہِ سۭتۍ چھ مےٚ واریاہ شانتی مِلان دٮ۪ماغَس مطلب بہٕ چھَس ہٲران مطلب قُدرَتن کوٗتاہ اَصٕل چیٖز چھُ یہِ سانہِ خٲطرٕ بَنومُت نیچر کوٗتاہ اَصٕل چھُ خداین کۭتیاہ اَصٕل اَصٕل چیٖز چھِ سانہِ خٲطرٕ بَنٲے مٕتۍ زیادٕ یِم گاران یِم کۭتیاہ اَصٕل پٲٹھۍ چھِ سَجٲوِتھ یہِ کۭژاہ رونکی چھےٚ دِوان اَتھ یِہوے چھَس بہٕ آسان سونچان خداین کِتھ پٲٹھۍ بَنو یہِ اَمہِ سۭتۍ واریاہ زیادٕ شانتی چھےٚ مےٚ مایِنڈَس مِلان